یۄس حظ مےٚ آل ٹایم فیورِٹ ریسِپی یۄس بہٕ بَناوان چھُس سۄ چھِ اَکھ چِکَن کَڑایی تہٕ بیٚیہِ چِکَن بِریانی مےٚ چھِ یۄس حیدرآبادی چِکَن بِریانی چھِ سۄ چھُس بہٕ واریاہ اَصٕل پٲٹھۍ یہِ بَناوان تہٕ بیٚیہِ چھِ مےٚ فیورِٹ مےٚ چھِ واریاہ خۄش لَگان تِکیٛازِ ییٚتہِ چھِ کٔشیٖرِ منٛز چھِنہٕ زیادٕ بِریانی تیوٗتاہ رٮ۪واج کینٛہہ بَناونُک ہوٹلَن منٛز چھِ آسان بِریانی مگر سۄ چھَنہٕ تیٖژاہ اَصٕل آسان کینٛہہ پَتہٕ ہیٚچھ مےٚ یوٗٹیوٗب بِریانی بَناوٕنۍ کِتھ پٲٹھۍ چھِ بَناوان تہٕ مےٚ گوٚو واریاہ ٹایم اَکھ زٕ ؤری گٔے مےٚ بِریانی بَناوان کُنہِ ساتہٕ چھِ رٮ۪تَس منٛز اَکھ زٕ ٹایِم آسان تِم تہِ یا سَنڈے چھِ آسان یا کُنہِ ساتہٕ چھِ پِکنِک گژھان تَمہِ ساتہٕ چھِ أسۍ چھُس بہٕ گَرے بِریانی بَناوان تہٕ پَتہٕ چھِ أسۍ پِکنِک نِوان یا گَرِ تہِ شامَن کھٮ۪وان تہٕ تَمہِ وِز چھِ مےٚ زیادٕ بِریانی واریاہ پَسنٛد تَمہِ علاوٕ چھِ مےٚ چِکَن کَڑایی کیٛاہ چھِ اَتھ وَنان چِکَن کورما تہٕ بیٚیہِ کیاہ چھِ اَتھ وَنان اَفغٲنی پَلاو یِم زَن بہٕ منٛزٕ منٛزٕ ٹرٛاے چھُس